وعلیکُم السلام السلام علیکُم اَہن حظ ٹھِ شُکر اَلحمدُ للہ تُہۍ ؤنِو تُہۍ چھُو ٹھیٖک اَصٕل پأٹھۍ اَہنہٕ

اَہنہ

نہ حظ ترٛیٚیِم پاٹ نہٕ حظ چھِنہٕ گژھان ٹھیٖک کیٚنٛہہ میٛانہِ حِسابہٕ یہِ چھِنہٕ گژھان ٹھیٖک کیٚنٛہہ مگر یہِ چھنہٕ گژھان ٹھیٖک وۄنۍ کَرو تیٚلہِ تیٚلہِ چھِ لونٕے کرُن نہ تیٚلہِ مگر ترٛیٚیِم پاٹنَر گژھِ نہ ترٛیٚیِم پاٹنَر گژھِ نہٕ ٹھیٖک صحیح گژھِ نہٕ کیٚنٛہہ ترٛیٚیِم پاٹنَر اَسہِ وۄںۍ

ترٛیٚیِم پاٹنر صحیح گژھِ نہٕ سُہ میٛانہِ حِسابہٕ چھِنہٕ سُہ ٹھیٖک گژھِ نہٕ سُہ کیٚنٛہہ اِسی لیے مےٚ چھُ باسان میٛانہِ انداز أسۍ کرو لونٕےٕ رۄپیَس وُہ لچھ کرو أسۍ لون تہٕ ترٛیٚیِم پاٹنر اَوا

ترٛیٚیِم پاٹنر گژھِ نہ تھوڑا ہُہ آ یہِ چھِ پوٚز ترٛیٚیِم پاٹنر پَتہٕ یی نہٕ ہُہ ہَے فأیِدٕ یی نہٕ کِہیٖنۍ تہِ کِہیٖنۍ تہِ فأیِدٕ یی نہٕ پَتہٕ اِسی لیے ترٛیٚیِم پاٹنر چھِنہٕ کیٚنٛہہ فأیِدٕ چھُنہٕ مےٚ باسان ترٛیٚیِم پاٹنر چھُنہٕ گژھان ٹھیٖک کیٚنٛہہ

اچھا چلو اچھا چلو ییٚلہِ تۄہہِ وۄنۍ سوٗنچوُ تیٚلہِ کرو تی تہٕ

آچھا

آ کیٚنٛہہ چھُنہٕ تُلِو تیٚلہِ کرو تی تہٕ ہہ تُلِو

ٹھیٖک تُلِو تُلِو بِہِو